ییٚلہِ مےٚ یہِ چیٖز تمہِ دۄہ گَرٕ اوٚن گَرکیو ووٚن یہِ کیٛاہ چھَکھ ژٕ اورٕ پَکناوان مےٚ دوٚپمَکھ تُہۍ دِیِو مےٚ گۄڈٕ انٛدَر اَژنہٕ بہٕ وَنو تۄہہِ یہِ کیٛاہ چھَس بہٕ گَرٕ پَکناوان تہٕ مےٚ اوس اوٚنمُت روٹی میکَر یَتھ منٛز ژۄچہِ چھِ یِوان کَرنہٕ ہُتھ کٔنۍ ٲسۍ أسۍ تایہِ منٛز کَران ژۄچہِ اَسہِ اوس واریاہ ٹایِم لَگان گۄڈٕ ٲس پیٚوان پھِر گول بَناوُن پَتہٕ پھِرنہِ

انٛنہِ تَتھ اوس اَسہِ واریاہ ٹایِم لَگان یُس یہِ روٹی میکَر چھِ اَتھ منٛز چھِ أسۍ ژوٚٹ ترٛاوان پَتہٕ چھِ أسۍ اتھ پرٛٮ۪س کَران تہٕ یہِ چھِ پانَے بَنان یہِ روٹی میکَر یہِ آو اَسہِ واریاہ فٲیدٕ منٛد یا اَتھ روٹی میکرَس منٛز چھِ أسۍ اَگر أسۍ بٲکِرخانہِ چھِ بَناوان تِم تہِ چھِ اَتھ منٛز اَصٕل پٲٹھۍ بَنان اَسہِ لوٚگ یہِ واریاہ ضرورَت کُنۍ ساتہٕ چھِ اَسہِ گَرِ پٔژھ یِوان پَتہٕ چھِ اَسہِ آسان آلو ٲلوٕ پَراٹ بَناوٕنۍ تہٕ تمہِ ساتہٕ چھِ أسۍ یہِ جلدی یوٗز کَران تہٕ بَناوان وول تہٕ بَنٲے اَسہِ چھُنہٕ تیوٗت ٹایِم بازرٕ چھَنہٕ پیٚوان تمہِ ساتہٕ ژوٚٹ اَنٕنۍ کِہیٖنۍ تہِ یا أسۍ چھِ أمۍ اَتھ پٮ۪ٹھ مُختٔلف قٕسمَن ہٕنٛدۍ یِم ژۄچہِ چھِ تِم چھِ أسۍ اَتھ پٮ۪ٹھ تیار گژھان گۄڈٕ گۄڈٕ اوس اَسہِ پیٚوان آ ییٚلہِ نہٕ اَسہِ روٹی میکَر اوس کِہیٖنۍ اَسہِ اوس پیٚوان اَتھٕ سۭتۍ یِم ژۄچہٕ کَرنہِ یا آسہٕ پیٚوان روٗلرَس پٮ۪ٹھ ہُتھ چَکلا بیلَس پٮ۪ٹھ کَرنہِ تَتھ تہِ اوس لَگان واریاہ ٹایِم پھِرنَس یا اَتھٕ سۭتۍ تہِ اوس لَگان ٹایِم پھِرنَس پانہٕ تہِ اوس اِنسان تھکان تہٕ بیٚیہِ اوس پَتہٕ واریاہ گیس تہِ گژھان اَتھ پٮ۪ٹھ خرٕچ یا ہیٖٹرَس نِش أسۍ ہیٖٹرَس نِش اوس پیٚوان واریاہَس ٹایمَس روزُن یَنہٕ اَسہِ یہِ روٹی میکَر اوٚن تَنہٕ ہٮ۪کو أسۍ أسۍ چھِ ہٮ۪کان کَمرَس منٛز ییٚتٮ۪تھ بیٚہِتھ آسو تٔتھی ترٛاہوس اوٹ پیرٕ منٛز تہٕ دِتُس سُچ تہٕ یہِ چھِ پانَے گژھان تیار اَسہِ آو واریاہ زیادٕ فٲیدٕ امہِ روٹی میکرٕ سۭتۍ اَگر اَسہِ کانٛہہ گَرٕ چھِ یِوان سُہ چھِ دَپان تۄہہِ چھُو واریاہ یہِ اَصٕل چیٖز اوٚنمُت یہِ چھُ واریاہ فٲیدٕ یہِ چیٖز دِوان تِکیٛازِ اَگر کُنہِ ساتہٕ أسۍ کانٛہہ چیٖز چھِ اَنان گَرٕ اَگر نہٕ سُہ فٲیدٕ دی کِہیٖنۍ تَتھ منٛز چھِ اِنسانَس باسان نۄقصان وۄنۍ ییٚلہِ فٲیدٕ دِی اَگر پَتہٕ تَتھ پونٛسہٕ تہِ آسن واریاہ پونٛسَن تہِ آسہِ واریاہَن آمُت تَتھ پٮ۪ٹھ چھِنہٕ اَسہِ فٲیدٕ تَتھ پٮ۪ٹھ چھِنہٕ اَسہِ پنٛنہِ جایہِ بُرٕ لَگان کِہیٖنۍ أسۍ چھِنہٕ ہٮ۪کان ؤنِتھ کہِ یہِ چھُنہٕ ٹھیٖک کِہیٖنۍ تہِ نہٕ أسۍ چھِ واریاہ اَتھٕ زیادَے تمہِ وِزٮ۪ن پنٛنہِ جایہِ اَفسوٗس کَران اَگر نَے یہِ چیٖز آسہِ ٹھیٖک کِہیٖنۍ گَرٕ والٮ۪ن ہٕنٛز تہٕ چھِ پیٚوان پَتہٕ تھوڑا بیٚوٲری دَپان یہِ کیٛاہ چیٖزہ چھُ پونٛسہٕ کٔرِتھ فضوٗلَس منٛز زایعہٕ مگر یُس مےٚ یہِ چیٖز اوٚن اَتھ کٔرۍ گَرکیو واریاہ تعریٖف گَرکیو ووٚن یُس ژےٚ یہِ چیٖز اوٚنُتھ أمۍ دیُتُے اَسہِ واریاہ زیادٕ فٲیدٕ یِم سانہِ گَرچہِ زَنہِ آسہٕ تِم آسہٕ آسان بِچیٛارِ دۄہَس اوس آسان تِمَن اَگر تِم اَکہِ بَجہِ لاگہٕ ہَن ژۄچہِ کَرنہِ کِہیٖنۍ نَے کِہیٖنۍ نَے اوس تِمَن ترٛٮ۪ن ساڈَن ترٛٮ۪ن تام لَگان ژۄچہٕ کَرنَس مگر یَنہٕ اَسہِ یہِ روٹی میکَر اوٚن تَنہٕ چھِ أسۍ مُشکِلَن لَگہِ اوٚڑ گھنٛٹہٕ ژۄچہِ کَرنَس امہِ سۭتۍ آو اَسہِ واریاہ زیادٕ فٲیدٕ گَرِ تہِ بیٚیہِ چھِ تِمَن ژۄچَن اَلگٕے مَزٕ آسان زَنہٕ چھِ أسۍ کھیٚوان زَنہٕ چھِ سۄ بٲکِرخٲنۍ باسان یا اَتھ منٛز چھِ أسۍ ہٮ۪کان بَنٲیِتھ اَلگ بٲکِرخٲنۍ تہِ یا اَگر أسۍ خۄش کَرِ أسۍ چھِ ہٮ۪کان اَتھ منٛز گیٚو ترٛٲیِتھ پانٛژھ وَرکَل ژۄٹ تہِ بَنٲیِتھ تِکیٛازِ اکثَر چھِ أسۍ گَرے آسان شُرۍ تِم چھِ وَنان اَسہِ دِیِو فَلٲنۍ پیٹٲرنَس منٛز ژۄٹ بِنٲیِتھ یَتھ تہِ شیپہِ منٛز ژۄٹ بَنٲیِتھ تہٕ تَتھ منٛز چھُنہٕ اَسہِ لَگان پَتہٕ بَناونَس کِہیٖنۍ تہِ یا مَکٲے ژۄٹ چھِ أسۍ کَران گَرِ تہٕ مَکاے ژۄچہِ تہِ چھِ أسۍ أتھی منٛز ترٛوو پیرٕ تہٕ سۄ چھِ گژھان تیار ہُتھ کٔنۍ چھِ سۄ مَکاے ژۄٹ پیٚوان گۄڈٕ گَجہِ منٛز پَینۍ پَتہٕ دابمرِس پٮ۪ٹھ کَرٕنۍ اِتھ پٲٹھۍ ترٛوو اَتھ منٛز ٲٹۍ پیرٕ یہِ چھِ پانَے گژھان تیار یہِ ژۄٹ أسۍ چھِ واریاہ زیادٕ یہِ پرٛوڈَکٹ یُس چھُ یہِ کوٚر یُس یہِ چیٖز چھِ یہِ آو اَسہِ واریاہ زیادٕ پَسَنٛد اَتھ اَکھتُے ٲس اَتھ گارَنٹی تہِ وارَنٹی تہِ پیکِنٛگ ہَن تہِ ٲسٕس جان اَسہِ آو واریاہ زیادٕ یہِ بَکار گَرَس منٛز یہِ چھُ سُہ چیٖز یُس اَسہِ ہَر ساتہٕ بَکار یِوان چھُ یہِ چھِ اَسہِ واریاہ زیادٕ پنٛنٮ۪ن گَرکٮ۪ن تہِ واریاہ زیادٕ یہِ چیٖز یُس اوس یہِ آو اَسہِ تِمَن واریاہ زیادٕ پَسَنٛد تِم چھِ سَکھ لایِک یہِ خۄش یہِ گژھان دَپان چھِ امہِ سۭتۍ چھِ اسہِ واریاہ آرام میلان